کَشمیٖرَس منٛز چھِ واریاہ فیمَس آٹ اینٛڈ کرٛافٹ وٲک یِتھ پٲٹھۍ آرِ کٲم چھے ییٚتہِ یِوان کَرنہٕ تِلہٕ چھِ یِوان ییٚتہِ کَرنہٕ مطلب پَلوَن پٮ۪ٹھ چھِ یِوان تِلہٕ لاگنہٕ شال چھِ آسان ییٚتہِ فٮ۪رٛنَن پٮ۪ٹھ چھِ یِوان تِلہٕ لاگنہٕ اِوَن سوٗٹَن پٮ۪ٹھ تہِ چھِ یِوان تِلہٕ لاگنہٕ یِتھَے پٲٹھۍ چھِ آرِ کٲم تہِ یِوان سُہ سوٗٹَن پٮ۪ٹھ تِل کَرنہٕ شالَن پٮ۪ٹھ تہِ کَرنہٕ زیادٕ فیٚمَس چھِ ییٚتہِ پَشمیٖنا شالٕز چھِ یِوان تِمَن پٮ۪ٹھ چھِ آسان پَشمیٖن کٲم بیٚیہِ چھِ آسان کَپُر تہِ پَشمیٖنا کَپُر تِمَن پٮ۪ٹھ چھِ یِوان کٲم کَرنہٕ یُس اَتھٕ کٲم چھِ یِوان کَرنہٕ یہِ چھِ آسان واریاہ ایٚکسپٮ۪نِو تہٕ مگر پَتہٕ چھِ تَمِکچ ڈُبلِکیٹ تہِ ڈُبلِکیٹ تہِ یِوان یُس مشیٖنَو ذریعہ چھِ یِوان کَرنہٕ سۄ چھےٚ نہٕ آسان تیٖژاہ ایٚکسپٮ۪نسِو کینٛہہ یِتھ پٲٹھۍ کَشمیٖرَس منٛز بیٚیہِ تہِ چھِ ییٚتہِ واریاہ مطلب فیمَس یِم ہینٛڈی کرٛافٹٕس یِم چھِ آسان یِتھ پٲٹھۍ کانٛگٕر چھِ ییٚتہِ بَناوان واریاہ کیٚنہہ چھِ کَران زیادٕ تَر چھِ ییٚتہِ یۄس ییٚتہِ فیشَن ڈِزاینِنٛگ چھےٚ گژھان لگ بگ مطلب پَشمیٖنا چھِ ییٚتہِ فیمَس یِتھ پٲٹھۍ مےٚ ووٚن آرِ کٲم چھِ ییٚتہِ فیمَس تِلہٕ چھِ ییٚتہِ فیمَس یِم کامہِ کَران کَران چھِ گژھان پرٛابلِم تہِ چھِےٚ گَژھان اِسلیے چھِ یِم لِمِٹِڈ طٔریٖقَس مَنٛز یِوان کَرنہٕ اَوَے چھِ یِم واریاہ ایٚکٕسپٮ۪نسِو گَژھان جیسے تِلہٕ وِز چھِ پیٚوان اِنسانَس تِلہٕ لاونہٕ وِز چھُ پیٚوان اِنسانَس أکسٕے جایہِ بِہُن تَمہِ سۭتۍ چھِ گژھان کَمرَس پرابلِم واریاہ ییٚتہِ چھِ یِوان ٹوٗرِسٹ نٮ۪برٕ پٮ۪ٹھٕ چَکَر کَرن چھِ یِوان یِم چیٖز چھِ تِم شوقعہٕ سان نِوان کیازِ کہِ یِم چیٖز چھِ تِمن واریاہ اَٹریکٹ کَران یِم چیٖز چھِ آسان آنلاین تہِ ایویلیبٕل تہٕ مَگر تِم چھِ زیادٕ پَسٛد کَران یور یُن تہٕ ییٚتی پٮ۪ٹھ نِنۍ ییٚتہِ چھِ واریاہ اِنڈَسٹریٖز یِمو تِمو اَڈیو اِنڈَسٹریٖز یِم چھ تِمو سُہ تہِ چھُ ویسٹ تہِ نیران واریاہ نُقصان تہِ چھُ پیٚوان تہٕ مگر اَمہِ سۭتۍ چھُ سانہِ سٲنِس سِٹیٹَس واریاہ فٲیدٕ تہِ مِلان فیشَن ڈِزاینِنٛگ چھےٚ اَکھ مطلب واریاہ بوٚڑ فٲیدٕ دِوان یَتھ سِٹیٹَس ییٚتہِ چھِ واریاہ آٹِسٹ تِمَن یی آٹِسٹ وَننہٕ یِم تِلہٕ چھِ تِلہٕ کٲم چھِ کَران آرِ کٲم چھِ کَران یہِ چھِ اَکھ واریاہ خوٗبصوٗرت ییٚلہِ یِم چیٖز تَیار چھِ گژھان یِم چھِ واریاہ خوٗبصوٗرت گَژھان بیٛاکھ چیٖز چھُ ییٚتہِ چھِ پیٚپَر میشی ہِنٛدۍ چیٖز یِوان بَناونہٕ تمہِ سۭتۍ چھُ پیٚپَر یُس یوٗزٕڈ پیٚپَر چھُ آسان سُہ چھُ گَژھان رِسایکٕل تہِ بیٚیہِ چھِ تَتھ واریاہ خوٗبصوٗرت خوٗبصوٗرت چیٖز بَنان شو پیٖسٕز چھِ تَتھ بَنان بیٚیہِ چھِ تِتھۍ چیٖز بَنان یِمَن کینٛہہ یِمَن منٛز کیٚنٛہہ اِنسان ہیٚکہِ تھٲیِتھ بیٚیہِ چھُ یُس یوٗزٕڈ پیپَر چھُ آسان سُہ چھُ زیادٕ تَر زایہِ گَژھان تہٕ مَگر ییٚلہِ سُہ أسۍ پیپَر میشِیٖن منٛز چھِ لاگان سُہ چھِ أسۍ ہیٚکان پَتہٕ سُہ پیٚپَر چھُ گَژھان پَتہٕ یوٗٹِلایِز بیٚیہِ یِتھ پٲٹھۍ یۄس فیشَن ڈِزاینِنٛگ چھِ ییٚتہِ کَران تَتھ منٛز یۄس آرِ کٲم چھِ کَران یہِ چھِ اَکھ سِکِل آسان یہِ چھِنہٕ ہر ہر کٲنٛسہِ ہٕنٛز بَسٕچ کَتھ کیٚنٛہہ ییٚلہِ آرِ کٲم چھِ کَران تَتھ منٛز چھِ اِنسان ہیٚچھان نٔے نٔے نٔے نٔے ڈِزایِن اَمہِ سۭتۍ چھِ اَکہِ حِساب ییٚلہِ أسۍ کُنہِ کامہِ کُن لَگان چھِ دٮ۪ماغ چھُنہٕ گژھان ہورٕ یورٕ کینٛہہ غلط کامٮ۪ن کُن چھُنہٕ گژھان اوٚوَر تھِنکِنٛگ کُن چھُنہٕ گژھان اِسلیے چھُ اَتھ منٛز واریاہ فٲیدٕ تہِ یِوان تہٕ مگر امہِ سۭتۍ چھُ زیادٕ تہِ گَژھِ نہٕ اَتھ کُن کَرُن کینٛہہ ییٚمہِ سۭتۍ اِنسانَس پانسٕے نۄقصان واتۍ ییٚلہِ اَکھ اِنسان آرِ کٲم کَرنہٕ چھِ بیٚہوان دٮ۪ماغَس منٛز چھےٚ یِوان کرٛیٹِیوِٹی پانٕے چھِ بَناوان واریاہ اَصٕل اَصٕل ڈِزاِن گۄڈٕ چھُ پیٚوان ہیٚچھُن تہٕ مگر پَتہٕ چھِ پانے ایٚکٕسپٲٹ گژھان پَتہٕ چھِ ہیٚکان اِنسان بیٚیہِ بیٚیِس تہِ ہیٚچھنٲیِتھ بیٚیہِ تہِ چھِ ییٚتہِ یِتھ پٲٹھۍ کرٛوچٹ وٲرٕک چھُ ییٚتہِ و بَنیان چھِ وۄنان زیادٕ مین چھُ مگر ییٚتہِ اَکھ تِلہٕ کٲم بیٚیہِ چھےٚ یِہے آرِ کٲم یِمو سۭتۍ چھِ فٲیدٕ یہِ یِوان کہِ یُس کَشمیٖر چھُ سُہ یہِ چھُ واریاہ فیمَس اَمہِ سۭتۍ کَشمیٖر چھِ زانٛنہٕ یِوان اَکھ اَتھ منٛز یِم خوٗبصوٗرت خوٗبصوٗرت جاے چھےٚ کَشمیٖرَس چھِ وَنان یہِ چھُ دُنیاہَس منٛز جَنت بیٚیہِ اَتھ منٛز یِم خوٗبصوٗرت یِم آٹِسٹ چھِ بَناوان سٲنۍ تِلہٕ کٲم چھِ کَران آرِ کٲم چھِ کَران یِم چھِ تیُتھ مین چیٖز ییٚمہِ سۭتۍ کَشمیٖر فیمَس چھُ ووٗلَن شالٕز چھِ آسان تِمَن پٮ۪ٹھ چھِ آسان پَشمیٖنا کٲم کٔرِتھ یا پھر پَشمیٖنا شالٕز چھِ آسان ؤنۍ چھُنہٕ کانٛہہ ہیٚکان اَفٲڈ کٔرِتھ سُہ ہیٚکہِ ییٚتہِ چھِ یِوان مارکیٹَس منٛز سیٚمی پَشمیٖنا شالٕز یِم ہاف تمہِ کھۄتہٕ ہاف ریٹَس چھِ گَژھان یا پھر مشیٖن ؤرٕک چھِ آسان تہٕ مگر زیادٕ تَر یِم اَتھٕ مطلب یِم ٹوٗرِسٹ چھِ یِوان تِم چھِ ییٚتِچھ نِشا تِم چھِ ییٚتہِ پٮ۪ٹھ کینٛہہ تہِ نِشٲنی نِوان یِم تِمَن خٲطرٕ ہمیشہٕ خٲطرٕ چھِ روزان یادگار چھَکھ روزان تِم تِم ییٚلہِ تِمَن چیٖزَن کُن چھِ وٕچھان تِمَن چھِ پیٚوان کَشمیٖرٕچ یاد پَتہٕ چھِ تِم باقیَن اِنسانَن تہِ وَنان کہِ کَشمیٖر تُہۍ تۄہہِ پَزیو کَشمیٖر گَژھُن اَکہِ لَٹہِ زِندگی منٛز پَزِ تِم چھِ وَنان توتہِ زِندگی منٛز پَزیو تُہۍ توتہِ اَکہِ لَٹہِ کَشمیٖر گژھُن کیٛازِکہِ یُس نہٕ کَشمیٖر گوٚو ییٚمۍ نہٕ دُنیاہَس منٛز جنت وٕچھ تمہِ کیٛاہ وُچھ تیٚلہِ ییٚتہِ یِم یۄس فیشَن ڈِزاینِنٛگ چھےٚ گژھان تَتھ مَنٛز چھِ کُنہِ کُنہِ جایہِ چھِ آسان اِنسانٕے چھُ غلطی چھِ کَران کُنہِ کُنہِ جایہِ چھِ ہیٚکان غلطی ٲسِتھ مگر زیادٕ تَر چھِ آسان یۄس یہِ فیشَن ڈِزاینِنٛگ چھِ کَران یہِ چھِ کَران واریاہ لُکھ مِلِتھ اِنڈَسٹریٖزَن منٛز کانٛہہ اِنسان اَگر بِہِتھ آسہِ زیادٕ تر چھِنہٕ آز جابٕس مِلان کیٚنٛہہ اس لے کانٛہہ اِنسان اَگر بِہِتھ آسہِ یِمن اِنڈَسٹریٖزَن منٛز ہیٚکہِ گٔژھِتھ ہٮ۪کو کٔرِتھ یِم کامہِ یِتھ پٲٹھۍ بیٚیہِ ییٚتہِ چھِ یِوان فیشَن یُس ییٚتہِ فیشَن مطلب ییٚتیُک یُس کَلچ کَلچرَل اَسہِ یُس یہِ چھُ ٹریڈِشنَل یۄس اَسہِ ڈریسِنٛگ چھےٚ سۄ چھُ پھٮ۪رَن پھٮ۪رنَس پٮ۪ٹھ چھِ یِوان آرِ کٲم کَرنہٕ تِلہٕ کٲم کَرنہٕ ییٚتہِ چھِ واریاہ الگ الگ ڈِزاینٕکۍ پھٮ۪رَن یِوان بَناونہٕ جیسے کہِ سۄ راوُنٛڈ شیپہِ منٛز چھِ آسان اَکھ تَتھ چھِنہٕ آسان سایڈَس سٕلٹِس ژٔٹِتھ کینٛہہ تہِ مَگر آز یُس ٹرینڈِنٛگ ڈِزایِن چھِ یِوان تِم چھِ تِم چھِ آسان اَکھ چھِ آسان تِم تھوڑا مطلب نارمَل پھٮ۪رَن یُس چھُ آسان سُہ چھُ آس سُہ چھُ آسان لوٗز آز چھِ یِوان مطلب تِم چھِنہٕ آسان لوٗز کینٛہہ تِم چھِ آسان ان مطلب نارمَل تیٖتیاہ تہِ ٹایِٹ چھِنہٕ آسان تہٕ مَگر آسان چھِ واریاہ فرق چھےٚ تِمَن منٛز ہُمو پھٮ۪رنَو نِش بیٚیہِ یِم برونٛہِم پھٮ۪رَن چھِ تِمَن أسۍ آسان قۄراب نٔرۍ کٔرِتھ یِمَن نا یِمَن پھٮ۪رنَن چھَنہٕ آسان زیادٕ تَر کینٛہہ ییٚتہِ چھِ بَناوان مَخمَلٕکھۍ پھٮ۪رَن چھِ بَناوان ووٗلٕکۍ پھٮ۪رَن چھِ بَناوان پَشمیٖنا پھٮ۪رَن چھِ بَناوان واریاہ اَلگ اَلگ ٹایپٕک چھِ یِوان پَتہٕ چھِ یِوان یِمن پٮ۪ٹھ اَلگ اَلگ کٲم کرنہٕ أڑۍ چھِ پیچِز چِپکاوان تہٕ مگر أڑۍ چھِ کَرناوان تِلہٕ اَتھٕ تِلہٕ چھِ لاگناوان أڑۍ یُس واریاہ ایٚکسپیٚنسِو چھُ گَژھان تہٕ مَگر سُہ چھُ باسان واریاہ ایٚکٕیوسایِڈ چھُ سُہ باسان ایٚلِگینٹ چھُ سُہ باسان تَمہِ حِسابہٕ یُس کَشمیٖرَس منٛز یُس یہِ فیشَن ڈِزاینِنٛگ پٮ۪ٹھ لُکَن ہٕنٛدۍ اوپیٖنَن چھُ سُہ چھُ واریاہ مطلب أسۍ چھِ ییٚتہِ کی اَوَے چھُنہٕ اَسہِ ییٖژ اَمِچ ییٖژاہ اِمپاٹَنس باسان کینٛہہ مَگر یِم نیبرٕ پٮ۪ٹھ چھِ یِوان تِم چھِ ییٚتہِ نِوان شوقہٕ سان یِم چیٖز یِم ییٚتہِ میٚنِفیٚکچَر چھِ گَژھان پَتہٕ چھِ اَتھ ڈُبلِکیٹٕس تہِ یِوان بَناونہٕ یِم نیٚبرِمٮ۪ن سِٹیٹَن منٛز چھِ بَناوان تہٕ مگر یِم ییٚتہِ مینفِیٚکچَر چھِ چیٖز کَران ییٚتہِ چھِ آرِجنَل چیٖز یِوان بَناونہٕ ییٚتہِ چھِ ڈُبلِکیٹٕس تہٕ مگر زیادٕ تَر چھِ تِم نیبرِمَن سِٹیٹَن منٛز بَناوان تہٕ مگر آرِجِنَل چیٖز تہِ چھِ ییٚتیی ییٚتہِ چھِ واریاہ شوروٗمٕز یِمَن مَنٛز ہینٛڈی کرٛافٹٕس چھِ آسان یِمے شالٕز چھِ آسان ییٚتہِ چھِ آسان کانٛگرِ چھِ بَناوان کانیو سۭتۍ چھِ بَناوان ٹوٗکرِ چھِ بَناوان یِم واریاہ شو پیٖسہٕ شو پیٖس بَدلہٕ تہِ چھِ لَگان تِم بیٚیہِ تِم چھِ لَگان کانٛہہ چیٖز تھاونَس یُس یُتھ ہمیشہ یادگار روزِ کہِ کانٛہہ اَگر نٮ۪برٕ پٮ۪ٹھ یی یور پَتہ چھِ تِم تِم ییٚتہِ پٮ۪ٹھ کینٛہہ نَتہٕ کیٚنہہ نِوان یُتھ تِمَن یادگار روزِ تِم ٲسۍ کشمیٖر آمٕتۍ بَس یِم چھِ ہاں جی مطلب یِم یہِ فیشَن ڈِزاینِنٛگ چھےٚ واریاہ اَصٕل تہٕ مگر کانٛہہ چھُ فیک چیٖز مطلب فیک ذٔریعہٕ کَران یِم چھِنہٕ اَصلی چھِ یہِ اَتھ ہینٛڈؤرکَس منٛز پٮ۪ٹھ بیسٕڑ تہٕ مگر ییٚتہِ چھِ یِوان مطلب أڑۍ چھِ کَران دھۄنٛکہٕ تہِ تِم چھِ مٔشیٖنو سۭتۍ بَنوومُت مطلب مٔشیٖنو سۭتۍ کٲم کوٚرمُت سُہ چھُ وَنان تٔمِس چھُ اَتھٕ سۭتۍ کوٚرمُت پٮ۪ٹھ چھِ تَتھ اٮ۪ڈَوَٹایزِنٛگ منٛز لگان دھۄنٛکہٕ تہِ اِنسان چھُ نِوان تہٕ پَتہٕ چھُ تَتہِ آسان سُہ بَدلے چیٖز اِسلیے پَزِ اَس پَزَن اَسہِ ییٚتہِ یِم چیٖز پِرویٚنٛٹ کَرٕنۍ